کٲشِر زبان چھِ سٲنۍ مادری زبان تہٕ اَمیُک کِردار چھُ واریاہ اَہم سٲنِس تٲلیٖمی نظامَس منٛز حالانٛکہِ کٲشِر زبان چھنہٕ سٲنِس تٲلیٖمی نظامَس منٛز تِتھ کٔنۍ چھُ مِلٲمت کرنہٕ کینٛہہ زِ یی ہا بَڑٮ۪ن بَڑٮ۪ن تہٕ ہیٚرمہِ جمٲژ ہٕنٛدٮ۪ن بَچَن پَرناونہٕ تہٕ لیکھناونہٕ حالانٛکہِ یِم ہَسا مِڈٕل سکوٗلَس تام بَچہِ چھُ تِمَن منٛز چھُ کٔش کٲشِر زَبانہِ منٛز کِتابہٕ نِثابَس منٛز تھاونہٕ آمژٕ تہٕ یوٚد وۄنۍ کٲشرِس منٛز اٮ۪م اے چھُ گژھان ییٚتہِ چٮ۪ن یونیورسِٹیٖزَن منٛز تہٕ کٲشِر زَبان زاننہٕ زاننہٕ باپتھ چھُ اَسہِ نِش واریاہ لِٹرٛیچر تہٕ کِتابہٕ موٗجوٗد یہِ زاننہٕ خٲطرٕ چھِ اَسہِ کٲشِر زَبان اَکھ مُفیٖد تہٕ اَکھ اَہم کِردار اَدا کَران یَتھ منٛز أسۍ چھِ پَنٕنۍ تَواریٖخ یا کٲشرُک اَدب تَواریٖخ زاننہٕ باپتھ یا ییٚتِکۍ بُزرگن مُتعلِق زاننہٕ خٲطرٕ واریاہ مواد میلان چھُ تہٕ سٲنِس تٲلیٖمی نِظامَس منٛز یِمو بُزرگو یِمو عٲلمو تہٕ ادیٖبو محنت کٔرمٕژ چھِ تِہنٛزٕ تصانیٖف چھُ اَسہِ وٕنۍکٮ۪س تہِ موجوٗد تہٕ کٲشِر زبانہِ ہُنٛد یہِ مواد یا یہِ ذٔخیٖر چھُ سانٮ۪ن طٲلبہٕ علمَن پنٛنِس پَتھ کالَس سۭتۍ زانراو زان پٲدٕ کَران تہٕ بیٚیہِ یِہٕنٛز أچھ گاش رٲیِتھ یِمَن اَکھ دوٗر اَندیشی ہُنٛد سَبق ویژھناوان تہٕ کٲشرِ زبانہِ ہُنٛد کِردار چھُ واریاہ اَہم ییٚمہِ حوالہٕ زِ زِ کٲشِر زَبان چھِ ییٚتہِ بولنہٕ یِوان تہٕ اَتھ منٛز لیکھنہٕ آمُت مواد چھُ ییٚتچَن لۄکچَن مۄکچَن لایبرٮ۪ن منٛز موجوٗد تہٕ یہِ چھُ اَ سٲنِس ایجوٗکیشَن سِسٹَمَس منٛز یا سٲنِس تٲلیٖمی نظامَس منٛز اَکھ اَہَم رول اَدا کَران تاکہِ بَچہِ چھُ ہٮ۪کان اَصٕل پٲٹھۍ کٲشرِس منٛز چاہے تِمہٕ انٛگریزٕکۍ ترجم آسن یا باقٕے علوٗمَن ہِنٛدۍ ترجم آسان تَتھ منٛز تہِ چھُ کٲشرِس منٛز کِتابہٕ یِم زٲنِتھ ہسا أسۍ اَصٕل پٲٹھۍ غٲر زان چیٖز زٲنِتھ ہٮ۪کان چھِ